یہِ ہَسا چھُ واریاہ اَصٕل سکوٗل پَتہٕ ٹیوٗشَن سینٹَرَن پٮ۪ٹھ گژھُن یہِ ہَسا چھُ واریاہ اَصٕل گۄڈٕنٮٚتھٕے ہَسا چھِ امہِ سۭتۍ ہَسا چھِ یِم نہٕ اَسہِ سکوٗل چھِ آسان واریاہ کَنسیٚپٹ کٕلیر گٔمٕتۍ کِہیٖنۍ نہٕ ییٚلہِ أسۍ کٲنٛسہِ پٔٹِکیوٗلَر أکِس ماشٹرَس نِش گژھان چھِ تَتہِ ہسا چھِ یِم گژھان اَصٕل پٲٹھۍ کٕلیَر یِم کَنسیٚپٹ بیٚیہِ ہَسا چھِ نہٕ تہِ وَنان اِنڈِجولی اَسہِ اَسہِ ہَسا چھِ تَران اَصٕل پٲٹھۍ فِکرِ ییٚلہِ ہَسا سکوٗلَس منٛز چھِ واریاہَن شُرٮ۪ن پرناوان تَتہِ نہ ہَسا چھِ نہٕ ہیکان أڈۍ سٹوٗڈَنٛٹ چھِ نہٕ ہیکان ؤۄنۍ تھے نہٕ سَرَس اَسہِ آو نہٕ سَمج نہٕ ییٚلہِ أسۍ یہِ پرییویٹ ٹیوٗشَن چھِ کَران أسۍ چھِ سَرَس ہیکان ؤنِتھ سر مےٚ گوٚو ییٚتٮن گوٚو مےٚ کَنفیوٗجَن ییٚتٮ۪ن گوٚو مےٚ کَنفیوٗجَن یہِ ہَسا چھُ واریاہ اَصٕل یہِ سکوٗل پَتہٕ ٹیوٗشَن سینٹَر گژھُن